کٔشیٖر مَنٛز چھُ موسَم گَژھان شُروع سونٛتہٕ کالہِ پٮ۪ٹھ یُس زَن لَگ بَگ شُروع چھُ گَژھان مارچَس مَنٛز تہٕ یہِ چھُ سُہ موسَم یُس مےٚ پَسَنٛد چھُ پانَس تِکیاز امہِ یِمَن دۄہَن چھُ آسان پرٮ۪تھ چاہے کُلۍ کٔٹۍ آسَن کیاہ آسَن سۄ نٔو زِندگی ہِش آسان آمٕژ کیازِ وَندُک موسَم یُس زَن چھُ ٲخری موسَم ؤرۍ یُک آسان یُس زَن گَژھان چھُ لَگ بَگ شُروع دَسَمبَر جَنوَری فَروَری یہِ مارچ اوتانٮ۪تھ چھِ یِم روزان یِم رٮ۪تھ تٔتھۍ موسمَس مَنٛز اور اَتھ مَنٛز چھِ آسان اِنسان تَنٛگ گوٚمُت سَردی سۭتۍ ہُپٲر چھِ آسان سٲری یِم کُلۍ باقٕے چیٖز یِمَن چھُن پَن وَن آسان کِہِیٖنۍ یِم چھِ نَنٛگہٕ آسان گٔمٕتۍ یِتھاے پٲٹھۍ چھِ کیاہ چھِ وَنان کٔشیٖر مَنٛز شیٖن ویٖن زیا واریاہ زیادٕ پیٚوان تمہِ موٗجوٗب چھِ پَلَو باقٕے چیٖز واریاہ زیادٕ لاگان اور یُتھٕے مارچ چھُ یِوان لُکھ چھِ تھوڑا یَلہٕ ہِش گَژھان آزاد ہِی گَژھان امہِ موسمہٕ نِش اور چہل پہل چھِ آسان یِوان کُلٮ۪ن کَٹٮ۪ن چھُ یِوان نوٚو سَبزار چھُ یِوان نٔو زِندَگی چھِ یِمَن یِوان پرٮ۪تھ رَنٛگہٕ چھِ آسان لُکھ چھِ خۄش آسان نٔو امید یہِ موسَم چھُ نہٕ آسان خٲلی موسم کینٛہہ بلکہِ چھ اکھ امید آسان نوٚو فَصل چھُ کُلٮ۪ن لَگان نَیہِ سَر چھِ گَژھان کُلۍ تَیار فصل تمہِ خٲطرٕ وَندَس مَنٛز چھُ آسان مَطلَب ژۄپٲر یِہے سُہ دَزوُن ہیٚو کانٛہہ اُمید چھَ نہٕ آسان اِنسان چھُ آسان یِمے زَن مُشکِلَن مَنٛز پھٔسِتھ یِتھٕے یہِ چھُ یِوان زَن سونٛتھ چھُ یِوان اِنسان چھُ آزاد ہیٚو گَژھان یِتھے پٲٹھۍ چھِ باقٕے موسَم تہِ تمہِ پَتہٕ چھُ یِوان ہَرُد یہِ حظ یہِ بَہار چھُ یِوان موسم گَرم چھُ یِوان گَرمُک موسم چھُ زَن پتہٕ شُروع گَژھان یہَ چھُ یِوان لَگ بگ میے پٮ۪ٹھ میے جوٗن جُلاے اَگَست اوتانٮ۪تھ چھُ آسان گَرم وَرم واریاہ زیادٕ تمہِ پَتہٕ چھُ یِوان ہَرُد سُہ چھُ یِوان یُہے نَوَمبَر دَسَم اکتوبَر تہٕ نَوَمبَر یُس زَن ہَردُک موسم چھُ آسان یا دسمبَر تہٕ تھاوو مُجراہ اور جَنؤری فروری چھُ گَژھان یُہے وَندَس سۭتی مُجراہ یُس زَن واریاہ سَرد چھُ آسان مَگَر لَگ بَگ چھِ اَکثَر بیشتَر لُکھ لُکھ چھِ پَسَنٛد کَران یُہے موس سونٛتُک موسَم یُس چھُ سُہ چھُ سارنٕے پَسَنٛد تکیازِ یہِ چھُ آسان سُہ موسَم زَن چھِ اتھ مَنٛز آسان سۄ ماصومیت اتھ موسمَس مَنٛز ژۄپٲر ہَوا چھُ آسان رٕت ہَوا چھِ آسان پَکان بٲرِش چھِ آسان اَصل پٲٹھۍ پیٚوان یِم زَن یِم گاسہٕ چَراے آسَن یا باغ چھِ آسان یا باقٕے چیٖز یمَن چھُ سَبزار نَیہِ سَر یِوان ژۄپٲر چھِ چہل پہل آسان تِم لوٚکُٹ لوٚکُٹ سُہ پَن چھُ فَٹان کُلٮ۪ن زِندگی ہٕنٛز اکھ اُمید چھِ نٔو گَژھان یِمَن مَنٛز پٲدٕ اور یِتھ پٲٹھۍ چھ یہِ موسَم مےٚ واریاہ زیادٕ پَسَنٛد یہِ چھُنہٕ مےیوت پَسَنٛد کینٛہہ بلکہِ اَکثَر بیشتَر لُکَن چھُ یہ موسَم پَسَنٛد تکیازٕ اتھ موسمَس دوران چھِ اِنسانَس واریاہ زیادٕ خُوشی حٲصل گَژھان